تۄہہِ وَنہو بہٕ پانٛژَن سِٹیٹَن ہُنٛد ناو یَتھ منٛز گۄڈنِچ چھِ مٔدھیہ پَردیش آنٛدھرا پَردیش ہِماچَل پَردیش کیرلا تامِل ناڈوٗ